ییٚلہِ تہِ أسۍ ییٚلہِ ییٚلہِ تہِ بہٕ فوٹو چھَس تُلان ییٚلہِ بہٕ کُنُے زوٚنُے آسہٕ ییٚلہِ مےٚ پَںٕنۍ فوٹو آسَن کُنُے زوٚنُے تُلٕنۍ بہٕ چھَس سیوٚد اَتھُک یوٗز کَران مطلب اَتھٕ سۭتۍ تُلان سٮ۪لفیٖز ٹھیٖک وٕ اگر ییٚمہِ ساتہٕ مطلب اَسہِ گرُپ فوٹو آسہِ تُلُن سٮ۪لفی آسہِ تُلٕنۍ گرُپ مطلب پنٛنٮ۪ن فرٛٮ۪نٛڈَن یا کزنَن تمہِ ساتَن چھِ أسۍ سِٹِک یُس سٮ۪لفی سِٹِک چھِ تٔمۍ کُے یوٗز کَران وٕ اگر نہٕ سُہ تٮ۪نہٕ آسہِ کِہیٖنۍ اٮ۪وٕلیبٕل تیٚلہِ چھِ أسۍ مطلب گرُپ منٛز اَکھ نیران نیٚبَر تُلو گۄڈٕ اَڑٮ۪ن فوٹو پَتہٕ نیران بیٛاکھ نیٚبَر پَتہٕ تُلان سُہ باقٕیَن فوٹو اِتھ کَنَس چھِ أسۍ پَنُن مطلب اِتھ کَن حظ چھِ أسۍ فوٹوگرٛایفٕز تُلان